مےٚ ہسا اَنیو دۄیِم چیٖز

مگر تۄہہِ چھو نہٕ پَے سُہ ٹی وی کوٗتاہ درٛوٚگ پیوٚو میٛانہِ خٲطٕر ییٚلہِ ہسا مےٚ ٹی وی اوٚن مےٚ پے گۄڈٕنٮ۪تھٕے تَمۍ خٲطرٕ اکھ راتھ گَرِ نٮ۪بَر دِنۍ ٹی وی یَس سۭتۍ ٲخٕر ییٚلہِ مےٚ وۄنۍ ٹی وی اوٚن مےٚ پیوٚو سُہ گۄڈنٮ۪تھٕے کھۄنہِ منٛز اَنُن تہٕ اَنُن گَرٕ ییٚلہِ ہسا مےٚ اوٚن وٕچھ لوٗکو سُہ ٹی وی کھوٚنہِ منٛز

تِمو ہسا ووٚن مےٚ ٹی وی کیٛازِ اوٚنُتھ ژےٚ یہِ ٹی وی چھا اَنان کانٛہہ ٹی وی تِمَن اوس واریاہ برٛوٚنٛہہ مگر ییٚمہِ ساتَن مےٚ اوٚن تَمۍ ساتہٕ تہِ اوس ٹی وی یُک دور مگر مےٚ ہسا کٔر لُکو تھوڑا اورَٕے گَرِ نٮ۪برٕ نفرت تِکیٛازِ دوٚپُکھ مےٚ یُس ٹی وی چھُ یہِ چھُنہٕ آز کھال کھہ خال یہِ چھُنہٕ آز کانٛہہ تِتھ پٲٹھۍ وٕچھان کہِ لُکھ چھِنہٕ آز ٹی وی وٕچھان تِتھ پٲٹھۍ مگر مےٚ اوس ٹی وی یُک شوق واریاہ مگر گَرِکٮ۪ن میٛٲنۍ اوس نہٕ تَمیُک شوق کیٚنہہ بہٕ حظ چھُس یہِ وَنان ژےٚ ییٚلہِ ہسا مےٚ ٹی وی اوٚن گَرٕ یُتھٕے مےٚ سُہ لوگ منٛزٕ گوٚو دۄہ کھنٛڈ تہٕ سُہ گوٚو خراب یُتھٕے سُہ خراب گوٚو بہٕ چھُس نہٕ بہران گَرِکٮ۪ن وَنٛنَسٕے سُہ گوٚو خراب تِکیٛازِ سا گَرِکیو کٔر مےٚ سَکھ بے عزِتی دوٚپُکھ یہِ ٹی وی خراب ٹی وی کیٛازِ اوٚنُتھ ژےٚ یور مگر گَرِکٮ۪ن تہِ کھوٚت سَکھ شرارَت یُتھٕے مےٚ وۄنۍ مٮ۪کنِکَس نِش نیوٗ مےٚ لٲگۍ تَتھ پونٛسہٕ واریاہ پتہٕ اوٚن بیٚیہِ واپَس گَرٕ چَلیو أکِس دۄن دۄہَن بیٚیہِ گوٚو بیٚیہِ خراب اَکھ بیٛاکھ ییٚلہِ آو دوٚپُکھ تۄہہِ کیٛاہ تۄہہِ اوسُو نہ اَمۍ خراب ٹی وی وَرٲے کٕہٕنۍ چیٖز آز یہِ یٚلہِ تِم وٕچھِ آے سون گَرٕ تِمو وٕچھ یہِ ٹی وی مگر دوٚپُکھ یِہ اوس ییٚتہِ خراب گوٚو مگر بہٕ چھُس دپان مےٚ کۭتیٛاہ پونٛسہٕ لٲگۍ تَتھ ٹی وی یَس تیٖتِس آسہِ نہ مےٚ سُہ ٹی وی اوٚنمُت کیٚنہہ ییٖتیاہ مےٚ تَتھ پونٛسہٕ لٲگۍ بیٚیہِ چھےٚ گژھان بے عِزتی مسلہٕ کیٛاہ گژھان گاڑِ کھالُن والُن مٮ۪کنِکَس نِش نیُن لُکھ چھِ سٲرِی اَتھ پَتہٕ مزاق بناوان مطلب کیٛاہ مزاق یعنی کہِ ییٚلہِ اورٕ چیٖز اوٚن اگر مےٚ سُہ اوٚن کُنہِ قۭمَتَس تَمۍ کھۄتہٕ زیادٕ قۭمَتھ لوگ مےٚ تَتھ شہرنَس یہِ چھِ گژھٲنی پنٛنہِ جایہِ اِنسان یہِ ہسا رۄپیہِ دَہ اوٗرۍ گژھان بہٕ اوس نہٕ گَرِکٮ۪ن بہران ونٛنَسٕے یہِ چھِ خراب بہٕ ہسا اوسُس گَرٕ وَرٲے یہِ نِوان پَتہٕ شیٚہرنہِ یہِ چھِ پوٚز بو مےٚ آسہٕ یہِ واریاہ لَٹہِ نِمُت یہِ گَرِ ورٲیی شیٚہرنہٕ تِکیٛازِ مےٚ اوس سُہ اوٚنمُت پانَے مگر بہٕ اوسُس دپان نہٕ اوس تَتھ وٕچھان پَتہٕ کانٛہہ یِتھُے بہٕ اورٕ اوسُس اَنان نہٕ اوس اَتھ وٕچھان کانٛہہ نہ کیٚنہہ سُہ ہہ تَتھ ہسا ٲس وۄنۍ بیٚیہِ بے قدری گژھان تَتھ اَکہِ ساتہٕ ہسا پیوٚو سُہ لَرِ سُہ ہسا فُٹ سُہ ہسا گوٚو تَل تہٕ بہٕ ہسا کٔر گَرِکیو واریاہ بے عزتی دۄپُکھ یِم چیٖز چھِنہٕ آسان اَنٕنۍ تِکیٛازِ بہٕ ہٮ۪کہٕ یِہوٚے کَتھ ؤنِتھ زِ سُہ اوس نہٕ سیوٚد چلان کیٚنہہ دِ اوس اَتھ تِژھ پِکچَر کالِٹی نہٕ ٲس تَتھ تِژھ شَکٕل یِوان گَرا ٲسٕس آواز خراب گژھان گَرا ٲسٕس بَٹُن گژھان خراب گرا ٲسٕس لیٖڈ گژھان خراب گرا ٲسٕس اوترٕ پِکچَر ٹیوٗبَس کیٛاہ تھام پرٛابلِم گژھان مثلاً زِ مےٚ ہسا لٲگ تَتھ تیٖژاہ رۄپَے یُتھ نہٕ کانٛہہ کَتھاہ چھِ بہٕ چھُس یی دپان زِ مےٚ ہسا اَنیو نہٕ سُہ ٹی وی خراب کَرنہٕ خٲطرٕ مےٚ اَنیو وٕچھنہٕ خٲطرٕ مگر سُہ ہسا اوس مےٚ گژھان خراب تہٕ خراب